یِم زَن ہینٛڈ میڈ پَلو چھِ آسان یِم چھِ واریاہ مُختَلف آسان رٔڈی میڈ پَلوَن نِش یِمَن منٛز حظ چھِ واریاہ اَکھ ہیوٗج ڈِفرَنٕس آسان یُس یہِ رٔڈی میڈ چھِ آسان یہِ چھُنہٕ تیوٗت اَصٕل تہِ آسان کِہیٖنۍ تہٕ ایز اَگر أسۍ ہینٛڈ میڈ وٕچھِو ہینٛڈ میڈ چھِ یِوان بَے یِم ٹیلٲرٕز چھِ آسان یِم چھِ کَران اَصٕل پٲٹھ کٲم آسان کران تہٕ یُس ہینٛڈ میڈ چھِ آسان تِم چھِ واریاہ اَصٕل پَلو آسان ایز کَمپِیٲڈ ٹُہ رٔڈی میڈ اَگر رٔڈی میڈ پَلو وٕچھوُن تُہۍ اَتھ چھِنہٕ زیادٕ ٹایم نیران کِہیٖنۍ نہٕ یُس ہینڈ میڈ چھُ آسان اَتھ چھِ واریاہ ٹایم نیران بہٕ ہَسا چھِ پانہٕ کران تِمَے پَلو حظ پسند تہٕ یِم بَے ہینٛڈ آسَن کیٛازِ تِمَن حظ چھُ ٹایم نیران اَصٕل